اسلام علیکُم وعلیکُم آ نِدا تۄہہِ اوسوٗ نَہ کیٛاہ تھام ڈرٛگٕس پٮ۪ٹھ اوسوٗ تۄہہِ کۄچھَن مطلب ڈرٛگ کِتھ پٲٹھۍ گژھِ دوٗر ووٗر بہٕ وَنو تۄہہِ مطلب سُہ کِتھ پٲٹھۍ گژھِ دوٗر ووٗر تۄہہِ اوسوٗ مےٚ واریاہ فون کٔرۍمٕتۍ اٮ۪کچُلی بہٕ ٲسٕس آفسَس منٛز بِزی تَمی ہیوٚکھ نہٕ مےٚ کال کٔرِتھ کِہیٖنۍ نہٕ وٕچھ جِگر میون یہِ أسۍ ہٮ۪کو مطلب ڈرٛ أسۍ ہٮ۪کہٕ ووٚن ڈرٛگ اَمہِ موٗجوٗب دوٗر تھٲیِتھ تِکیٛازکہِ آز کَل چھِ لٔڑکہٕ ڈرٛگٕس منٛز مُلوَث گٔمٕتۍ واریاہ ٹھیٖک چھِ حظ وٕچھ یہِ آز چھِ آز کَل چھِ مطلب ہٮ۪نٛڈرنٛڈ منٛز تھٔٹی پٔرسَنٛٹ یِم نہٕ ڈرٛگ چھِنہٕ کَران کِہیٖنۍ نہٕ شیٹھ سَتَتھ پٔرسنٛٹ چھِ مطلب ڈرٛگ کَران ٹھیٖک چھا تۄہہِ سپوٹَس منٛز یِمَن ہٮ۪کو نَہ أسۍ مطلب اِنوالٕو کٔرِتھ سٕپوٹٕس مطلب گیمزو منٛزٕ تیوٗتاہ ہٮ۪کَن یِم مطلب تیوٗتاہ ہٮ۪کَن یِم ڈرٛگٕس نِش دوٗر روٗزِتھ ٹھیٖک چھِ حظ یِمَن ہٮ۪کہِ زنٛدگی وٕچھ آز کَل چھِ سکوٗلَن منٛز یِوان واریاہ زیادٕ گیمٕز ٹھیٖک چھِ حظ گیمٕز چھِ یِوان واریاہ زیادٕ مطلب یِم سکوٗلَن منٛز گیمہٕ چھِنہٕ حظ گژھان یِم کٔرِنۍ یَتھ منٛز پاٹسِپیشَن یِم لٲگِن أتھۍ سۭتۍ گِنٛدُن یِم روزَن پَتہٕ ڈرٛگ اٮ۪بیوٗز نِش روزَن یِم واریاہ دوٗر یِم ہٮ۪کَن نہٕ ڈرٛگ کٔرِتھ کِہیٖنۍ یِمَن گژھِ مایِنٛڈ اُکنُے ڈایوٲٹ ٹھیٖک چھِ حظ بیٚیہِ یوٗتاہ تہٕ یوٗتاہ یِم گِنٛدَن نَہ تیوٗتاہ ہٮ۪کہِ یِمَن مایِنٛڈ ڈایوٲٹ گٔژھِتھ کیٛازکہِ آز کَل چھِ واریاہ بَچہٕ بَچہٕ چھِ حظ سِگریٹ نَشہٕ کَران مطلب وَتَن پٮ۪ٹھ پٮ۪وان ہُہ کَران یہِ کَران بہٕ بہٕ چھَس نہٕ یَژھان مطلب آز گژھِ مطلب بیٚیہِ گٔژھِنۍ سٲنۍ کٔشیٖرۍ خراب گَژھٕنۍ سٲنۍ بَچہٕ خراب گَژھٕنۍ یِم یِمَن تہِ یِمَن مطلب بَچَن چھَس بہٕ اٮ۪ڈوایِس دِوان یِم کَرَن تیوٗتاہ تہٕ تیوٗتاہ کَرَن کوٗشِش مطلب ڈرٛگ اٮ۪بیوٗز نِش دوٗر روزُن یِم حظ کَرَن تیوٗتاہ تہٕ تیوٗتاہ کوٗشِش مطلب سٕپوٹسَن منٛز یُن یِم گٔژھۍ سٕپوٹٕس منٛز اِن کَرٕنۍ ڈرٛگ گوٚو آوُٹ کَرُن تِکیٛازکہِ اَگر یِم یوٗتاہ مطلب سٕپوٹسَس منٛز گِنٛدَن تیوٗتاہ روزِ ڈرٛگٕس یِمَن نِش یِم دوٗر تیوٗتاہ ہٮ۪کَن یِم بٔچِتھ تیوٗتاہ ہٮ۪کہِ یِمَن مطلب زنٛدگی بٔچِتھ تیوٗتاہ ہٮ۪کہِ یِمَن فِزِکَل فِٹنٮ۪س تہِ ٲسِتھ مٮ۪نٹٔلی فِٹنٮ۪س تہِ ٲسِتھ اَگر نہٕ یِم ڈرٛگ اٮ۪بیوٗز نِش دوٗر تیٚلہِ گژھِ یِمَن زنٛدگی تَباہ تَمے سۭتۍ چھِ أسۍ وَنان مطلب آز کَرو کٲم أسۍ کَرو کٲم أسۍ وَنو یِمَن مطلب تُہۍ کٔرِو گیمزَن منٛز مطلب یِم کٔرِو اِنوالٕو تاکہِ یِمَن گٔژھِنۍ مایِنٛڈ ڈایوٲٹ یِمَن گیمزَن کُن تہٕ یِمَن گژھِ ڈرٛگ اٮ۪بیوٗز گژھِ یِمَن دوٗر روزُن تَمے سۭتۍ چھِ آز سٲنۍ کٔشیٖرۍ ییٖژاہ گٔمٕژ خراب چھِنہٕ حظ تَمے سۭتۍ چھےٚ کٔشیٖرۍ سٲنۍ گٔمٕژ خراب تِکیٛازکہِ یُس مطلب آز چھِ کورِ تہِ کَران ڈرٛگٕس بہٕ چھَس وَنان کورٮ۪ن خاص کَر کورٮ۪ن بیٚیہِ لٔڑکَن یِم روزِنۍ دۄنوَے ڈرٛگَس نِش دوٗر تِکیٛازکہِ یِم زیادٕ تَر ییٚتہِ ڈرٛگَس منٛز اِنوالٕو کِہیٖنۍ نہٕ ٹھیٖک چھےٚ حظ بیٚیہِ مطلب آز چھِنَہ لٔڑکہٕ کورِ وورِ نَشہٕ کَران مطلب یِم اَگر یِم گِنٛدان نَہ سٕپوٹٕس تِمَن گَژھے نہٕ یِمَن گژھے نہٕ کِہیٖنۍ نہٕ تاکہِ یِم مطلب یِم گٔژھۍ روزٕنۍ دوٗر ڈرٛگسَن نِشہٕ تَمے یِم کَرَن یوٗتاہ تہٕ کوٗشِش کَرَن یِمہٕ مطلب ڈرٛگسَس نِش مطلب دوٗر روزُن مطلب نَزدیٖک گژھُن تاکہِ یِمَن ہُنٛد مایِنٛڈ گژھِ ڈایوٲٹ بیٚیہِ ہٮ۪کَن یِم مطلب پَگاہ برٛونٛہہ پامَتھ پٔکِتھ ٹھیٖک چھےٚ بیٚیہِ باقی چھُو ٹھیٖک اَصٕل آد کیٛاہ بِہِو رۄبَس حوال